ہیلو جِناب تُہۍ چھِو حظ کُمار فٔٹلایزٲرٕس جِناب اَسہِ اَنے تُہنٛدِ دُکان پٮ۪ٹھ حظ اَنے اَسہِ کیٚنٛہہ فٔٹلایزر یِم اَسہِ پَنٕنہِ فَصلہٕ خٲطرٕ اِستعمال کٔر جِناب اَسہِ حظ ووٚت پٔتِم زٕ رٮ۪تھ یِم فٔٹلایزر اِستعمال کران مَگر سٲنِس فصلَس منٛز چھُ نہٕ کانٛہہ تَبدیٖلی یِوان کانٛہہ کانٛہہ ہُریر چھُ نہٕ گژھان کیٚنٛہہ اَسہِ حظ ونیٚو پتہٕ باقین تہِ کیٚنٛہہ زمیٖن دارن دوٚپُکھ تِمو حظ دوٚپ دوٚپُکھ یہِ فٔٹلایزر گژھِ نہٕ یوٗز کَرُن کیٚنٛہہ یہِ چھُ نہٕ بیسٹ گژھان زمیٖنَس خٲطرٕ کیٚنٛہہ مَگر ییٚمہِ ساتہٕ ہسا اَسہِ یہِ تۄہہ نِش مٔلۍ ہیوٚت تۄہہ دوٚپوٕ یہِ گژھِ اَصٕل یہِ چھُ بہتریٖن اَسہِ حظ کَرو بَروسہٕ تۄہہِ پٮ۪ٹھ مَگر اَسہِ چھُ باسان کہِ اَسہِ کٔر بٔڑ غلطی اَسہِ أنۍ یِم فٔٹلایزٲرٕس مہربٲنی کٔرِتھ حظ اَگر اَسہِ سۭتۍ غلط گوٚو مہربٲنی کٔرِتھ وۄنۍ کٔرۍ زیو نہٕ بییٚس کٲنٛسہِ سۭتۍ کیٚنٛہہ تِکیازِ سٲری چھٕ نہٕ ہِوی آسان کیٚنٛہہ سۄ گٔیے تُہنز بٔڑ مہربٲنی اَگر تُہۍ ہر کانٛسہِ ٲسِو دِوان اَصٕل پٲٹھۍ صلح کہِ کُس فٔٹلایزر گژھِ ٹھیٖک کُس فٔٹلایزر گژھِ نہٕ ٹھیٖک کیٚنٛہہ اَسہِ حظ گوٚو پوٗرٕ ؤریکُے فَصٕل تَباہ أسۍ چھِ وۄنۍ وَنان أسۍ کیاہ کَرو وۄنۍ مہربٲنی کٔرِتھ یہ حظ اَتھ کُن حظ تھٲیزیٚو دیان سۄ گٔیے تُہنٛز بٔڑ مہربٲنی شُکرِیا